یُس ہسا یہِ بنٛگَس ویلی چھِ کیرَن ویلی چھِ تور ٲسۍ یا ساروی کھۄتہٕ زیادٕ لوٗکھ پَسنٛد گژھان کَرُن یُس یہِ کیرَن چھِ ویلی چھِ اَمِچ کَتھ أسۍ کَرو کیٛازکہِ یہِ چھِ لایِن آف کَنٹرٛولَس نَزدیٖک یِوان یُس اَتھ نیٖلم ویلی تہِ چھِ وَنان یُس یہِ نیٖلم اَمہِ منٛز بَہان چھُ یُس دٔریایے نیٖلم چھِ اَمہِ اَپور چھِ یِوان بیٛاکھ کٲشُر حِصہٕ کشمیٖرُک بیٛاکھ حِصہٕ یِوان اَتھِ تَتھ چھِ وَنان آزاد کشمیٖر یُس یہِ آزاد کشمیٖر چھُ اَتہِ پٮ۪ٹھ چھِ أسۍ ہٮ۪کان پَنُن کٔشیٖر وٕچھِتھ پَنٛنہِ کٔشیٖرِ پٮ۪ٹھ چھِ ہٮ۪کان أسۍ آزاد کٔشیٖر وٕچھِتھ آزاد کشمیٖر چھِ ہٮ۪کان وٕچھِتھ یُس کٲشہٕ کَشمیٖرُک بیٛاکھ حِصہٕ چھِ کَشمیٖرُک اَپٲرِم حِصہٕ چھُ سُہ چھِ ہٮ۪کان أسۍ تَتِکۍ لوٗکھ ہٮ۪کان وٕچھِتھ تِم ہٮ۪کان وٕچھِتھ یُس یہِ بیٛاکھ بَنٛگَس ویلی چھِ بَنٛگَس ویلی چھِ ہِلی ویلی سُہ چھِ واریاہ زیادٕ خوٗبصوٗرت بَنٛگَس ویلی بَنٛگَس ویلی چھِ واریاہ زیادٕ خوٗبصوٗرت تَتہِ یِم یِم نیچَر چھِ قُدرتٕکۍ یِم تَتہِ کارنام چھُ سیٖنری چھُ تِم جانوَر چھِ سُہ بَنٛگس ویلی چھِ یِوان واریاہ زیادٕ مشہوٗر مانٛنہٕ کیٛازِکہِ یُس تَمِچ خوٗبصوٗرتی چھِ تِم تَتِکۍ یُس جنٛگل چھُ یُس تَمِچ خوٗبصوٗرتی چھِ سُہ چھِ واریاہ زیادٕ خوش کَران بیٛاکھ گٔے ٹی پی یُس یہِ ٹی پی چھِ ٹی پی تہِ چھِ لوٗکھ واریاہ زیادٕ خوش کَران گژھُن کیٛازکہِ ٹی پی تہِ چھِ واریاہ زیادٕ اَصٕل جاے بیٛاکھ چھِ سادنا ٹاپ سادنا ٹاپ تہِ چھِ واریاہ زیادٕ لوٗکھ کَران خوش گژھُن کیٛازِکہِ یُس یہِ سادنا ٹاپ چھِ یہِ چھِ واریاہ تھوٚد علاقَس منٛز یہِ چھِ واریاہ تھوٚد ہایٹہِ یہِ تہِ چھِ باڈَر سایڈَے یُس یہِ سادنا ٹاپ چھُ یُتھُے شیٖنَس منٛز گژھان چھُ یہِ چھِ آسان سورُے شیٖن سۭتۍ بٔرِتھ یُس یہِ سادنا ٹاپ چھُ یہِ چھِ آسان سورُے شیٖنہٕ سۭتۍ بٔرِتھ یُس یہِ پَتہٕ تَپٲرۍ سُہ نظارٕ چھِ آسان سُہ چھُ واریاہ زیادٕ خوش کَران